اکہِ دۄہ ٲسۍ مےٚ کٔرمٕتۍ یِم شوپسی پیٹھ اِیررِنٛگٕس یہِ آرڈر تِم ٲسۍ سَتھ ہَتھ پَنٛژاہ مےٚ باسے گۄڈٕ تِم واریاہ وۄنۍ کٔر مےٚ تِم آرڈر مَطلَب تِمو تھوو تَتہِ ڈلؤری ڈیٹ وِدِن تھری ڈیز مگر تم آیی نہٕ پَتہٕ تِم آے پانٛژِ دُہۍ بیٚیہِ ٲسۍ تتھ ایٚڈوانس مَطلَب ایماوُنٹ اوس تَتھ سَتھ ہَتھ پَنٛژاہ شےٚ ہتھ ٲسۍ کَرٕنۍ یہِ آنلاین پَتہٕ اوس ڈۄڈ ہتھ کَرُن باقٕے یہِ ڈلؤری آن کیش کیش آن ڈلؤری مگر یِم مےٚ تروو وۄنۍ تمن سُہ اوس واریاہ اصل مَطلَب باسان فونہٕ ییٚمہِ پیٹھٕے کوٚر مےٚ سُہ تِمَن یہِ کورُم آرڈر کوٚرمَکھ اوٚڈ کوٚرمَکھ آنلاین پیمنٹ مےٚ ووٚن ڈۄڈ ہتھ کَرٕ بہٕ وۄنۍ کیش آن ڈلؤری مگر سُہ پَتہٕ وۄتُے نہٕ سُہ تمو تھایو تتھ ترٛے دۄہ سُہ وۄتُے نہٕ ترٛٮ۪ن دۄہن سُہ ووت واریاہ ٹایمہٕ بعد سَتہِ دُہۍ ووت سُہ تمَن ٲسٕس بہٕ کران فون تہِ میٚسیج تہِ تِم ٲسۍ نہٕ مگر تُلٲنی پَتہٕ ووت سُہ سَتہِ دُہۍ سُہ اوس پَتہٕ تِتھُے سُہ ووت سُہ اوس پَتہٕ کوٚر مےٚ تمَن ڈۄڈ ہتھ کوٚرمَکھ پَتہٕ کیش آن ڈلؤری سُہ اوس مگر واریاہ اصل اِیررِنٛگ واریاہ زیادٕ اصل اوس واریاہ خوٗبصوٗرت بیٚیہِ اوس واریاہ مَطلَب سُہ اوس سَتَن ہَتَن پَنٛژَہَن پَتہٕ واریاہ اصل سَستہٕ باسان سُہ اوس واریاہ کِہیٖنے کِہیٖنے دُکان پیٹھ دِہَن تَتھ توتہِ پَندہَن شیٚتَن سُہ اوس واریاہ اصل تہٕ سُہ اوس تتھ ٲسۍ مَطلَب اوٚڈ اوسُس رۄپھ تہٕ لٲگِتھ بیٚیہِ ٲسِس أڈۍ چُنۍ تہٕ بیٚیہِ اوس سُہ اوس جُمکہٕ پَتہٕ اوس سُہ اوس واریاہ زیادٕ اصل واریاہ واریاہ خوٗبصوٗرت بیٚیہِ اوس سُہ اصل پاٹی ویَر سُہ ہُتھ کنۍ تہٕ ہیٚکہٕ ہا سُہ مگر پاٹی وِیَر اوس سُہ زیادٕ سُہ دِتُکھ تمو مےٚ واریاہ سوٚگ بیٚیہِ چھِ مَطلَب اصل پٲٹھۍ اوٚنُکھ اصل پٲٹھۍ اوس پیک ویک کٔرِتھ اصل پٲٹھۍ کَلَر تہِ اوسُس اصل میٹیریل تہِ اوسُس اصل اصل اوس واریاہ